ہیٚلو اسلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک أسۍ چھِ شُپیَن پٮ۪ٹھ عاصفہ چھُ اَسہِ ناو اَسہِ ٲس تھوڑا پرٛابلِم تہٕ پرٛابلِم ٲس ٹٮ۪نشَنَس مُتعلِق اوس تھوڑا آ آ تِتھُے ہیٛوٗ چھُ باسان مےٚ چھُ کھَران لُکَن مَنٛز بِہُن بہٕ چھَس یَژھان کُنی زٔنۍ بِہُن کتھ چھَم کھَران کٲنٛسہِ سۭتۍ کَرٕنۍ سکوٗنٕے چھُ نہٕ کُنہِ شاے کُنہِ مَنٛز چھُنہٕ اِنٹرسٹےَ اَتھ ہا اَتھ گٔے اَکھ زٕ رٮ۪تھ آ دوا تہِ کھیٚیو مگر تَمہِ سۭتۍ گٔے نہٕ کِہیٖنٛۍ فَرق أسۍ اَنو أتی شُپیَنے نہَ حظ کِہیٖنٛۍ نہٕ دۄہہٕ کھۄتہٕ دۄہہٕ چھَس زیٛادے زیٛادے گَژھان تہٕ کم نہٕ کیٚنٛہہ نہَ حظ نہَ نہَ حظ نہَ کِہیٖنٛۍ نہٕ گرے گرے ٹھیٖک

پَران ٲس تہٕ وۄنۍ ژھُن ترٛٲوتھٕے مےٚ چھُ کھَران وۄنۍ پَرُن تہِ

اَہَن حظ

ٹھیٖک

ٹھیٖک

آ ٹھیٖک

اَہَن حظ ٹھیٖک اَہَن حظ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ اَدٕ سا تُلِو بِہِو رۅبَس